مےٚ اوس فِلِپکاڈَس پؠٹھ سوٚمروٗدی والؠن ہُنٛد ڈٮ۪سٹِبِن آڈَر کۆرمُت تَتھ ٲس پنٛژاہ پٔرسنٛٹ ڈِسکاوُنٛٹ سُہ ووت مےٚ ٹایمَس پؠٹھ اَسہِ لوگ سُہ گَرِ یوٗز کَرُن تَمیُک مِٹیٖریَل اوس واریاہ اَصٕل تہٕ بہٕ چھَس واریاہ مطمعین